وعلیکُم سلام تُہۍ کٕم چھِو اہَن حَظ زعفران چھُ واریاہ درٛۅگ کٲشِر مرژٕوانٛگن چھِ ساڑ ترٛےٚ ہَتھ کِلوٗ ولٮ۪و ییٚتی کَرو کتھ دُکانس پٮ۪ٹھ